مےٚ چھِ فٮ۪ورِٹ چِکَن تہٕ بیٚیہِ چھِ مےٚ بیٛاکھ اَکھ فٮ۪ورِٹ تَتھ چھِ وَنان أسۍ ژامَن تہٕ رُوانٛگَن مےٚ چھِ فرٛایڈ چِکنَس وارِیاہ مَزٕ لَگان